السلام علیکُم ورحمتُہ اللہ مےٚ حظ چھُ ناو سکیٖنَہ بہٕ چھَس روزان یَتھ ڈِسٹِرٛک بَنٛڈپورِ تُہُنٛد سوال چھُ کہِ اَسہِ چھا اٮ۪ل پی جی کَنٮ۪کشَن وٕکٮ۪نَس اَگر چھُ تہٕ تیٚلہِ کیٛاہ اٮ۪کسپیٖریَنس چھُ أسۍ کَران ہیٚمۍ نِش کہِ یُس أسۍ برٛۄنٛہہ کالٮ۪تھ ٲسۍ کَران زیُن اِستعمال اَگر نَہ چھُ تہٕ تیٚلہِ کیٛاہ ڈِفِکَلَٹیٖز چھِ اَسہِ پٮ۪وان فیس کَرٕنۍ یہِ چھُ واریاہ اَکھ اَصٕل تہٕ اَہَم سوال یہِ چھِ دِلچَسٕپ سوال اَتھ پٮ۪ٹھ یوٗتاہ اِنسان یَژھِ وَنُن تیوٗت چھُ کَم یہِ چھُ اَکھ واسٹ ٹاپِک اَکھ برٛۄنٛہہ کالہِ ہٕنٛز حالَت چھُ پَیی أرلِیَل ٹایمٕز چھِ پرٛٮ۪تھ کٲنٛسہِ ہٕنٛز پَے کٔشیٖرِ منٛز کیٛاہ اوس دُنیاہَس منٛز کیٛاہ اوس بہٕ وَنہٕ پنٛنہِ کٔشیٖرِ ہُنٛد اَسہِ اوس پٮ۪وان حظ زیُن زالُن یِم کُلٮ۪ن اوس وَسان حظ ہَردٕ اوس پٮ۪وان کُلٮ۪ن پَن ؤسِتَن سُہ پَن اوس پٮ۪وان سَمبراوُن پَن مطلب لیٖوٕز تِم پَن اوس پٮ۪وان ہوٚکھ پَن سَمبراوُن کُلٮ۪ن ٲسۍ کَٹٲے کَران تَتھ ٲسۍ لۄکٕٹۍ لۄکٕٹۍ تِم کَٹھ ہَرِ نیران تِمَن اوس پٮ۪وان تِم آسہٕ پٮ۪وان گَرٕ انٛنہِ باغَس منٛز سوٚمبران گۄڈٕ پَتہٕ مٔزوٗر لاگٕنۍ یا پانہٕ تہِ گژھُن تہٕ پٮ۪وان ٲسۍ تِم سوٚمبراوٕنۍ تہٕ پٮ۪وان ٲسۍ تِم گَرٕ اَنٕنۍ تَتھ ٲسۍ کٲشِر پٲٹھۍ حظ وَنان أسۍ باٹھ سُہ ٲسۍ أسۍ سۄمبراوان تہٕ پَتہٕ ٲسۍ أسۍ گَرٕ اَنان تہٕ زالان ٲسۍ زالان ٲسۍ یہِ دانَن منٛز تِمَن ٲسۍ وَنان دان یَتھ منٛز أسۍ یہِ زیُن ویُن اوس زالان اِنسان سُہ اوس گژھان واریاہ مُشکِل تَتھ اوس پٮ۪وان پھۄکھ پھۄکھ پھۄکھ پھۄکھ دیُن تَتھ اوس پٮ۪وان بُرٕ ترٛاوُن کوٚش ترٛاوُن میٚژ تیٖل ترٛاوُن سُہ اوس گژھان واریاہ زیادٕ اٮ۪کپٮ۪نسِو سُہ اوس گژھان واریاہ کاسٹٕلی تہِ مگر اَکھ چیٖز اوس تَتھ کہِ تَتھ پٮ۪ٹھ حظ اوس کھٮ۪ن چٮ۪ن گژھان بَڑٕ لٔزیٖز مَزٕدار اوس تَتھ پٮ۪ٹھ گژھان کھٮ۪ن چٮ۪ن واریاہ زیادٕ سختی ٲس یِوان اِنسانَس یہِ تہٕ اوس پٮ۪وان کَرُن یہِ حظ مطلب سُہ زیُن اوس پٮ۪وان ژَٹہٕ ناوُن کُلۍ کُلۍ ٲسۍ پٮ۪وان ژَٹہٕ ناوٕنۍ کیٛازکہِ برٛونٛہہ کالہِ ٲسۍ باغ تہِ واریاہ آسان یا جَنگَل ٲسۍ لُکھٕ گژھان جَنگلو منٛز کُلۍ وُلۍ اَنان ژٔٹۍ ژٔٹہِ پَتہٕ ٲسۍ کَران کٲم ساران ٲسۍ سُہ زیُن ریڑَن پٮ۪ٹھ ٹانٛگَن پٮ۪ٹھ گُرٮ۪ن پٮ۪ٹھ کیٛاہ تھامَتھ تہٕ اَنان ٲسۍ پَتہٕ سُہ گَرو منٛز

زالان پَتہٕ ٲسۍ زَنہِ زالان گَرِ سُہ زیُن دانَن منٛز تٔمۍ پَتہٕ ٲسۍ تَتھ پٮ۪ٹھ کھٮ۪ن چٮ۪ن کَران تیار تَتھ اوس لَگان واریاہ ٹایِم سُہ ہٕرٕ زالنَس سُہ دان چَمکاونَس اوس سُہ لَگان واریاہ زیادٕ وقت تُہۍ مٲنۍتو کہِ اَگر برٛونٛہہ کالہِ پوٚژھ اوس یِوان گَرٕ پَتہٕ اوس تٔمِس خٲطرٕ چاے کَپ آسان بَناوُن تٔمِس خٲطرٕ اوس واریاہ مُشکِل گژھان ییٚمِس زَنہِ خٲطرٕ پٔژھِس چایہِ کَپ بَناوُن پٔژھِس اوس گَنٹہٕ واد پٮ۪وان گُزارُن اَمہِ اَکہِ چایہِ کَپ باپتہٕ کہِ پوٚژھ کھیٚوٕ چیٚوٕ چاے پَتہٕ پوٚژھ کھے بَتہٕ سُہ اوس آسان راتَس پٮ۪ٹھ کٲم مٲنۍتو تُہۍ مَگر یَنہٕ یہِ آو یہِ اٮ۪ل پی جی کَنٮ۪کشَن سٲنِس گَرَس منٛز تہِ چھُ آز اٮ۪ل پی جی کَنٮ۪کشَن یَنہٕ یہِ آو تَنہٕ آیہِ اِنسانَس واریاہ زیادٕ سہوٗلیت اَتھ تہِ چھِکھ سُچ دَباوان گیسَس تہٕ کھالان چھِ حظ چایہِ کَپ دۄن سٮ۪کَنڈَن منٛز دۄن مِنٹَن منٛز چھِ تَتھ حظ گرٛٮ۪کھ کھسان سُہ چھُ واریاہ زیادٕ جَلدی کَران جَلدی گژھان باقِیَن مٔشیٖنَن ہٕنٛدۍ پٲٹھۍ یِتھ کَنۍ باقی مِشیٖن آے باقی سہوٗلیت آے پَلو چھلنٕچ مِشیٖن آے ڈُونٕچ مِشیٖن آے یِتھ کَنۍ تِمو سۭتۍ اَسہِ کامہِ چھِ جلدی جلدی گژھان بِلکُل چھِ یِتھَے پٲٹھۍ یِم اٮ۪ل پی جی گیس سٕٹو سۭتۍ تہِ اَسہِ کامہِ ایٖزی گژھان وۄنۍ یَتھ کامہِ اَسہِ دۄہ اوس لَگان سُہ کٲم چھِ أسۍ گَنٹَس منٛز نِوان کٔرِتھ تہٕ بیٚیہِ چھِ وقت تہِ ہٕران تہٕ یہِ زٔنۍ چھِ ہٮ۪کان کِچنہٕ منٛز نٮ۪بَر نیٖرِتھ حظ پَتہٕ بَدَل کار تہِ کٔرِتھ یہِ چھِ ہٮ۪کان پٔژھِس تہِ اٮ۪ٹٮ۪نٛڈ کٔرِتھ یہِ چھِ ہٮ۪کان پٔژھِس کھٮ۪ن چٮ۪ن تہِ برٛونٛہہ کُن نِتھ یہِ چھِ ہٮ۪کان پٔژھِس خٲطرٕ کھٮ۪ن چٮ۪ن تیار کٔرِتھ برٛونٛہہ کالہِ ٲسۍ کَران مَسَہ مَسَہ زٔنۍ پَتہٕ پٔژھِس خٲطرٕ اَکھ وٮ۪رایٹی تیار یا زٕ وٮ۪رایٹی یِتھَے پٲٹھۍ آز چھِ ہٮ۪کان اَکھ زٔنۍ دَہ وٮ۪رایٹیٖز تہِ بَنٲوِتھ وُہ وٮ۪رایٹیٖز تہِ بَنٲیِتھ ییٖژاہ مَرضی گژھٮ۪س تیٖژاہ بَناے بیٚیہِ چھُنہٕ تیوٗت ٹایِم کَنزیوٗمِنٛگ کیٚنٛہہ ٹایِم چھُ واریاہ کَم لَگان اَمہِ اٮ۪ل پی جی سۭتۍ بَچام اَکھ ٹایِم بیٚیہِ گوٚو کٲم صاف سُتھرٲیی تہِ چھےٚ روزان زِنہِ کہِ وَجہ سۭتۍ ییٚلہِ زیُن اوس پٮ۪وان زالُن دُہہ اوس گژھان کُٹھیو منٛز اوس دُہہ پھٲلان بانہٕ ٲسۍ تباہ گژھان تِم ٲسۍ لِتھوان یِوان پَتہٕ تِمَن اوس تَمُن لاران ژِنہِ لاران پَتہٕ ٲسۍ تِم تَمٕنۍ بانہٕ پٮ۪وان ماجَن بیٚنٮ۪ن چھلٕنۍ تِمو سۭتۍ تہِ اوس تِمَن ٲس پٮ۪وان پَتہٕ سٮ۪کہِ سۭتۍ تِم مانٛجِنۍ تَتھ سۭتۍ تہٕ اوس اَکھ وقتَہ لَگان سُہ اوس واریاہ زیادٕ ہٮ۪کٹِک اٮ۪را یَتھ منٛز یہِ چیٖز اوس حظ یَتھ منٛز حظ یِم چیٖز ٲسۍ یِوان کَرنہٕ مگر بہرحال شُکُر رۄبَس کُنَتھ کہِ اِنسانَن کٔر واریاہ زیادٕ ترقی ساینَسَن کٔر واریاہ زیادٕ ترقی وۄنۍ چھِنہٕ آز گژھان حظ یہِ پرٛابلِم کِہیٖنۍ تِنہِ نہٕ آز چھِ گَژھان حظ پرٛٮ۪تھ کانٛہہ کٲم جَلدی جَلدی مِنٹَن ہٕنٛز کٲم سٮ۪کٮ۪نٛڈَن منٛز گَنٹَن ہٕنٛز کٲم مِنٹَن منٛز یِتھَے پٲٹھۍ چھِ آز چھِ پرٛٮ۪تھ کُنہِ پرٛٮ۪تھ کانٛہہ سہوٗلیت اٮ۪وٮ۪لیبٕل پرٛٮ۪تھ کانٛہہ چیٖز چھِ جلدی جلدی ہٮ۪کان اِنسان کٔرِتھ تہٕ اَگر نہٕ وۄنۍ اَسہِ اٮ۪ل پی جی گیس آسہِ ہے تہٕ اَسہِ ٲس وٕنہِ وٕنۍ تہِ تِمَے چَلینجٕس تِمَے ڈِفِکَلٹیٖز فیس کَرنہِ کہِ کَلو پٮ۪ٹھ کَلَن پٮ۪ٹھ اوس آسان زیُن اَنُن باغو منٛز یَپٲرۍ گٔے وۄنۍ باغ تہِ ختم جنٛگلات تہِ ختم وۄنۍ چھُنہٕ تِتھ پٲٹھۍ زیُن تہِ اٮ۪وٮ۪لیبٕل آسان کِہیٖنۍ کیروسیٖن آیِل تہِ چھُنہٕ تَمہِ آیہِ اٮ۪وٮ۪لیبٕل آسان کِہیٖنۍ بہرحال یہِ چھُ اَکھ ہٮ۪کٹِک کٲم حظ اَتھ منٛز اوس واریاہ زیادٕ ٹایِم لَگان مگر شُکُر رۄبَس کُن کہِ وۄنۍ چھِ سہوٗلیت آو ماڈٲن وٲلڈٕ چھُ وۄنۍ چھِنہٕ ییٖتۍ مُشکِلات کیٚنٛہہ ییٖتیٛاہ مُشکِلات گۄڈٕ ٲسۍ مگر اَکھ چیٖز چھُے اَتھ منٛز یہِ مین چیٖز کہِ یُتھ مَزٕ دانَس پٮ۪ٹھ رنٛنَس اوس گژھان زِنِس پٮ۪ٹھ سُہ چھُنہٕ اٮ۪ل پی جی گیسَس پٮ۪ٹھ بِلکُل تہِ نہٕ کیٚنٛہہ